بہٕ یَتھ علاقَس منٛز چھِ روزان یَپٲرۍ چھِ وٕنۍ تہِ سُہ پرٛون رٮ۪واج کہِ وٕنۍ چھِ کانٛگرِ تَپان مانٛ ژٕ أسۍ ٲسۍ کانٛگرِ تَپان تہٕ تِم ٲسۍ گۄڈٕ بَناوان کانٛگرِ پَتہٕ ٲس تِمَن منٛز نار ترٛاوان پَتہٕ ٲسِس پھٮ۪رَن لاگان پَتہٕ ٲسۍ تَپان سُہ بیٚیہِ چھِ یَپٲرۍ وٕںۍ تہِ تِلہٕ پھٮ۪رَن لاگان بیٚیہِ ٲسۍ بیٚیہِ چھِ یَپٲرۍ پرٛٲنۍ پرٛٲنۍ مان ژٕ یِم رۄپھ رۄپھ چھِ یِوان کَرنہٕ دَمٲلۍ چھِ یِوان کَرنہٕ ایِم چھِ واریاہ مان ژٕ مَزٕدار یِمَن چھِ واریاہ مَزٕ یِوان ییٚلہِ أسۍ یِم کَران چھِ بَ باقٕیَن لوٗکَن تہِ چھِ یِمَن منٛز مَزٕ یِوان واریاہ لوٗکھ چھِ یِوان ییٚمہِ ساتہٕ أسۍ یہِ رۄپھ چھِ آسان کَران سُہ چھِ أکۍ سایڈَن تہِ بیٚہوان أڑۍ بیٚیہِ کہِ سایڈَن تہِ بیٚہوان أڑۍ پَتہٕ چھِ لاگان تِلہٕ پھٮ۪رَن بیٚیہِ چھِ لاگان ڈُپٹہٕ بَس یِمَے مان ژٕ واریاہ مان ژٕ کٲم چھِ آسان کٔرِتھ تَتھ پھٮ۪رنَس بَس بیٚیہِ چھِکھ أسۍ خاندرَن منٛز گژھان یَپٲرۍ چھِ آسان خاندَر تِمَن خاندرَن منٛز چھِ پَتہٕ باقٕیَن لوٗکَن تہِ أسۍ پرٛژھان پَتہٕ چھِ تِم ڈانَس کَران کیٚنٛہہ تام واریاہ مَزٕ چھِ یِوان اِنجاے چھِ کَران أسۍ بہٕ چھس یَژھان ای کہِ مان ژٕ یہِ یُس یہِ کَلچَر چھِ سون یہِ چھس بہٕ یَژھان برونٛٹھ پَکناوُن اَمہِ سۭتۍ یُس یہِ سٲنۍ یہِ ییٚمہِ سۭتۍ یہِ سون کَلچَر چھِ یہِ پَکہِ برونٛٹھ یہِ گژھِ نہٕ پَتھ کینٛہہ تَوَے چھس بہٕ یَژھان یہِ برونٛٹھ برونٛٹھ پَکناوُن باقٕیَن لوٗکَن تامَتھ یِم یِنہٕ والہِ نَسلہٕ چھِ تِم تہِ کَرَن اَتھ منٛز اِنجاے اَتھ منٛز چھِ کینٛہہ واریاہ مَزٕ بَس یُتُے چھَس بہٕ یَژھان وَنُن